کیٚمِکَل دار کھاد گژھِ کَم یِنۍ استعمال کَرنہٕ کیٛازِکہِ امہِ سۭتۍ چھِ صحتَس پٮ۪ٹھ سٮ۪ٹھاہ مُضِر اثر پٮ۪وان ایٚمہِ سۭتۍ چھِ بٮ۪مارِ گژھان یِمو سۭتۍ زُو تہِ ہٮ۪کہِ نیٖرِتھ یِم بٮ۪مارِ یِم بٮ۪مارِ چھِ زیادٕتَر یِموٕے کھاد چھِ أسۍ یوٗز کَران اَتھ منٛز چھِ آسان واریاہ واریاہ واریاہ زیادٕ مُضِر کیٚمِکَلٕز ترٛٲوِتھ اَسہِ پَزِ سۄ کھاد یوٗز کَرٕنۍ یۄس أسۍ گَرِ پانَے بَناوان چھِ یُس زَنہٕ أسۍ گَرِ ژھۄٹھ وۄٹھ نیران چھِ بیٚیہِ یُس زَن گُپنَن ہُنٛد گُہہ چھِ آسان مٮ۪نٛگَن چھِ آسان تِمو سۭتۍ أسۍ بَناوان چھِ أسۍ ہٮ۪کو سوے دۄبَس منٛز دۄبَس منٛز تھٲوِتھ سۄے پَتہٕ یوٗز استعمال کٔرِتھ بیٚیہِ یِم زَن یِم کُلٮ۪ن چھِ پٮ۪وان پَن یِم زَن یِمَن لَنٛجہِ چھِ پٮ۪وان تِم تہِ ہٮ۪کو أسۍ جمع کٔرِتھ تَمہِ پَتہٕ ہٮ۪کو تِم أسۍ کُنہِ دَۄبَس منٛز تھٲوِتھ سۄ ہِش کھاد تہِ ہٮ۪کو أسۍ بَنٲوِتھ تہٕ پَتہٕ ہٮ۪کو سۄے یوٗز کٔرِتھ کیٛازِکہِ یِمَن منٛز چھِنہٕ آسان کٕہٕنۍ تہِ کیٚمِکَل چھِ آسان نیچرَل یِم چھِنہٕ آسان صحت خٲطرٕ مُضِر کِہیٖنۍ تہِ أسۍ زَن یِم گامٕے أسۍ چھِ أسۍ زَن یِم گامٕکۍ چھِ ییٚتہِ چھِ سٲلِم زَن وابسطہٕ چھِ سُہ چھِ آسان اٮ۪گرِکَلچَر سٕے سۭتۍ أسۍ چھِ ییٚتہِ وارٮ۪ن منٛزَن واریاہ کینٛہہ سبزی استعمال کَرناوان بَناوان پَتہٕ چھِ پَتہٕ أسۍ سوے یوٗز کَران تہٕ بیٚیہِ چھِ پَتہٕ شہرکٮ۪ن شہرٕ شہرَس منٛز تہِ سوزان یُس زَن اٮ۪گرِکَلچَر چھِ سُہ چھِ واریاہ واریاہ واریاہ زیادٕ ضٔروٗرَت کیٛازِکہِ سورُے چھِ تٔتھی پٮ۪ٹھ وابسطہٕ بیٚیہِ یہِ یُس زَن یُس زَن برٗہمہِ جَنریشَن خٲطرٕ چھِ تَتھ خٲطرٕ چھِ ساروٕے کھۄتہٕ زیادٕ یُس زَن اِمپاٹَنٛٹ یُس زَن ساروِے کھۄتہٕ زیادٕ ضٔروٗری چھِ سُہ چھِ أسۍ ہٮ۪کو یِتھ پٲٹھۍ اَسہِ سارنے چھِ پَتہ یِم زَن شہر شہرٕکۍ چھِ تِمَن چھَنہٕ آسان آنٛگُن کِہیٖنۍ تہِ تِم ہٮ۪کَن کیٛاہ کٔرِتھ تِم اَز نٔو ٹٮ۪کنیٖک چھِ درٛامٕژ تَتھ چھِ وَنان ہَیڈرٛوپونٮ۪کٕس تَتھ منٛز چھِ کیٛاہ چھِ کَران تَتھ چھِنہٕ آسان آنٛگنٕچ ضروٗرَت آسان زٔمیٖنٕچ ضروٗرَت آسان کِہیٖنۍ تہِ أسۍ ہٮ۪کو سُے اِنَسٹال کَرنٲیِتھ لاگنٲیِتھ پنٛنہِ گَرِ تَتھ منٛز ہٮ۪کو أسۍ سبزی وۄپ سپدٲوِتھ بیٚیہِ زَن یِم زَن اَسہِ پَزِ تِم تِم سبزی یا اٮ۪گرِکَلچَر تِم تِم تِم چیٖز کَرٕنۍ گَرِ بَناوٕنۍ یِم زَن یِم زَن کیٚمِکَل فرٛی آسَن یِمَن منٛز نہٕ کٕہٕنۍ تہِ کیٚمِکَل آسہِ

بیٚیہِ زَن یِم زَن گامَن منٛز چھِ تِمو منٛز تِم چھِ تِم کیٛازِ چھِ شہرکیو کھۄتہٕ زیادٕ صحتیاب کیٛازِ تِم چھِ سوے سبزِیہِ استعمال کَرٕنۍ تہٕ پانَے سوے سبزی گَرِ پانَے چھِ بَناوان تِم چھِ آسان کیٚمِکَلو وَرٲے تِم چھِ آسان ہرکُنہِ مُضِر چیٖزو وَرٲے تِمَن چھِنہٕ آسان کٕہٕنۍ تہِ کیٚمِکَل یا مُضِر چیٖز یُس صحتَس خٲطرٕ نۄقصان دہ آسہِ بیٚیہِ چھِ تِم پانَے گَرِ کۄکَر تہِ رَچھان یِم زَنہٕ کۄکَر چھِ دُکانہٕ پٮ۪ٹھ چھِ اَنان تِم چھِ آسان مِشیٖنو ذٔریو بَنٲمِتۍ تِمو یِم زَن صحتَس خٲطرٕ چھِنہٕ آسان تِمَن چھِ آسان اِنجَکشَن کٔرِتھ یِم زَن صحتَس خٲطرٕ اَصٕل چھِ آسان کِہیٖنۍ تِم چھِ اَکہِ قٕسمہٕ اِنسانَس أنٛدری أنٛدری ژھٕنان ختم کٔرِتھ تمام بے بٮ۪مارِ ژھٕنان أنٛدٕرۍ کِنی سب پٲدٕ کٔرِتھ تِم چھِ گَرے رَچھان کۄکَر گَری تِمنٕے کۄکرَن ٹھوٗل کھٮ۪وان اَمی چھِ آسان تِم زیادٕ صحتیاب اَسہِ تہِ پَزِ سۄے ٹٮ۪کنیٖک برونٛہہ کُنَتھ یوٗز کَرٕنۍ تاکہِ أسۍ تہِ روزو یِمو بٮ۪ماریو نِش دوٗر یِتھ پٲٹھۍ گامٕکۍ آسان چھِ بیٚیہِ پَزِ اَسہِ زیادٕ تَر سبزِیہِ استعمال کَرٕنۍ